ہٮ۪لو مےٚ ترٛایے نہ حظ اوترٕ فون دُکانَس پٮ۪ٹھ شیرنہِ سُہ چھےٚ حظ تۄہہِ شوٗرمُت کٔژِ بَجَن یِمہٕ بہٕ دُکان چھےٚ حظ یَلَے گوٚو یہِ پونٛسہٕ کوٗتاہ چھُس دیُن اچھا چلو ٹھیٖک چھِ بہٕ یِمہٕ تیٚلہِ ژورِ بَجَن حظ یِمہٕ بہٕ ہہ آدٕ حظ ٹھیٖک چھِ